اَننت ناگ ڈِسٹرٛکَس مَنٛز چھِ واریاہ زیادٕ سکولٕز پرٛیٚزنٹہٕ کالیجٕز چھِ یتھ مَنٛز پرٛیٚزنٹہٕ یونیٖورسٹیٖز تہِ چھِ یتھ مَنٛز پرٛیٚزنٹہٕ اَننت ناگ ڈِسٹِرٛکَس مَنٛز چھِ یُس سکول چھُ واریاہ زیادٕ فیمَس سُہ چھُ پَبلِک سکول بِجبِہارا تہٕ کالیٚجز چھِ بایز کالج بِجبِہارا ٲں کھنہٕ بل کالج چھُ بیٚیہِ ٲں کھنہٕ بل کالج چھُ اننت ناگَس مَنٛز وومیٚنٕز کالج چھُ اننت ناگَس مَنٛز ٲں یونیٖورسٹیٖز یم زن چھِ یونیٖوَرسٹی یۄس کشمیٖرَس مَنٛز چھِ واریاہ زیادٕ بٔڑ یونیٖوَرسٹی واریاہ زیادٕ فیمَس یونیٖوَرسٹی سۄ چھِ کشمیٖر یونیٖوَرسٹی کشمیٖر یونیٖورسٹی ٲں کشمیٖر یونیٖورسٹی بیٛاکھ تہِ چھِ اَکھ کشمیٖر یونیٖورسٹی چھِ واریاہ زیادٕ اَمہِ موٗجوب اَمہِ موٗجوب فیمَس تِکیٛازِ کشمیٖر ٲں یونیٖورسٹی مَنٛز چھِ سٲری تہِ ڈِپارٹمیٚنٹٕس آسَن پریٚزنٹہٕ کانٛہہ ڈِ کانٛہہ اِنسان کانٛہہ دَپہِ بہٕ چھُس زوالجِکَل ڈِپارٹمیٚنٹَس مَنٛز چھُس بہٕ خۄش گَژھان سُہ ہیٚکہِ زوالجِکَل ڈِپارٹمیٚنٹَس مَنٛز گٔژھِتھ کانٛہہ دَپہِ بہٕ چھُس بواٹنِکَل ڈِپارٹمیٚنٹَس مَنٛز واریاہ زیادٕ خۄش کران سُہ ہیٚکہِ بواٹنِکَل ڈِپارٹمیٚنٹَس مَنٛز گٔژھِتھ تِکیٛازِ کشمیٖر کشمیٖر یونیٖوَرسٹی مَنٛز چھ یم تہِ سٲری ڈِپارٹمیٚنٹٕس چھِ تِم چھِ واریاہ کشمیٖر ٲں یونیٖوَرسٹی مَنٛز آسان پرٛیٚزنٹہٕ ٲں بیٚیہِ چھِ کشمیٖر یونیٖوَرسٹی مَنٛز ٲں آے یوٗ ایٚس ٹی اِسلامِک یونیٖوَرسٹی اِسلامِک یونیٖوَرسٹی سۄ تہِ چھِ یہِ کشمیٖرَس مَنٛز پرٛیٚزنٹہٕ آسان ٲں یونیٖوَرسٹی ٲں آف کشمیٖر یونیٖوَرسٹی آف کشمیٖر تہِ چھِ پرٛیٚزنٹہٕ ٲں سیٚنٹرل یونیٖوَرسٹی یۄس ٲں گانٛدربَلَس مَنٛز چھِ سۄ چھِ ییٚتہِ پرٛیٚزنٹہٕ وَنہٕ کانٛہہ وۄنۍ چھُ یہِ ڈِپیٚنٛڈ کران ییٚمہِ ساتہٕ تہِ أسۍ ٹیٚنتھُک ایٚگزام چھِ أسۍ کوالِفے کران پَتہٕ ییٚمِس یِتھ مارکٕس آسیٚن سُہ چھُ تٔتھۍ پٮ۪ٹھ کران ٲں پرٛیٚفر کہِ بہٕ کُس سَبجیٚکٹہٕ کرٕ چیٛوٗز مطلب بیٚیہِ ییٚمِس اِنسانَس یتھ مَنٛز زیادٕ ٲں اَفیٚکشَن آسہِ اَٹریٚکشَن آسہِ بہٕ چھُس یتھ سَبجیٚکٹَس مَنٛز واریاہ زیادٕ برٛونٛٹھ پَکان سُہ ہیٚکہِ سُے سَبجیٚکٹہٕ چیٛوٗز کٔرِتھ کٲنٛسہِ چھُ ہیٚکان کانٛہہ چھُ میٚڈِکٕل ساینَسَس مَنٛز کٲنٛسہِ چھُ ساینَسَس مَنٛز واریاہ زیادٕ سپوک سُکوپ آسان سُہ چھُ دَپان بہٕ ہیٚکہٕ ساینَسَس مَنٛز برٛونٛٹھ پٔکِتھ سُہ چھُ میٚڈِکٕل ساینَس نِوان کانٛہہ چھُ دَپان مےٚ چھُ بوٚڑ گٔژھِتھ آے اے ایٚس کَرُن کوالفے کے اے ایٚس کَرُن کوالفے یم تہِ یوٗ پی ایٚس ایٚگزامٕز چھِ گَژھان سُہ چھُ دَپان بہٕ ہیٚکہٕ یِم بہٕ چھُس یَژھان یم کوالِفے کَرُن تہٕ سُہ چھُ آرٹٕس سبجیٚکٹہٕ چیٛوٗز کران کٲنٛسہِ چھِ آسان بِزنیٚسَس مَنٛز واریاہ زیادٕ اَٹریکشَن سُہ چھُ دَپان بہٕ گوٚژھُس بِزنیٚس ہیٚکُن کٔرِتھ تہٕ سُہ چھُ کامٔرس ہیٚکان نِتھ تِکیٛازِ کامٔرسَس مَنٛز چھُ میتھ واریاہ میتھَمیٚٹِکٕس گوٚژھ نہٕ میتھَمیٚٹِکٕس گوٚژھ تَتھ مَنٛز آسُن سٹرانٛگ میڈِکٕل ساینَس چھُ کانٛہہ کران خۄش سُہ چھُ دَپان بہٕ گوٚژھُس ٲں ڈاکٹر بَنُن تہٕ سُہ چھُ میٚڈِکٕل ساینَس چیٛوٗز کرَن میٚڈِکٕل ساینَسَس مَنٛز تہِ چھِ پَتہٕ ترٛےٚ کتابہٕ آسان فِزِکٕس چھِ آسان کیٚمِسٹرٛی چھِ آسان بَیالَجی چھِ آسان نان میٚڈِکٕلَس مَنٛز چھِ آسان فِزِکٕس کیٚمِسٹرٛی میتھَمیٚٹکٕس کانٛہہ چھُ ٲں کٲنٛسہِ چھُ بیالجی مَنٛز آسان زیادٕ دِلچسپی سُہ چھُ بیالجی کران چٛیوٗز سُہ چھُ اَمہِ موٗجوب کران بیالجی چیٛوٗز بیالجی یِس مَنٛز تہِ چھِ زٕ کَپمارٹمیٚنٹٕس آسان زۄالجی اینٛڈ بواٹنی کٲنٛسہِ چھِ زوالجی خۄش گَژھان اَمہِ موٗجوب سُہ سُہ چھُ دپَن بہٕ گوٚژھُس بہٕ چھُس یژھان پَننِس پننِس باڈی سٹرکچَرَس متعلق ٲں زانُن یَژھان آ سُہ چھُ دَپان بہٕ چھُس بہٕ چھُس پانَس متعلق یَژھان زانُن کہِ سانہِ باڈی مَنٛز أنٛدٕرۍ کیٛاہ چھُ کٕم فنٛکشَنٕز چھِ گَژھان کٕم پرٛاسیٚس چھِ أنٛدٕرۍ کِنۍ گَژھان سُہ چھُ زوالجی چیٛوٗز کران کٲنٛسہِ چھِ زیادٕ پلانٹسَن سۭتۍ آسان اَٹریٚکشَن سُہ چھُ پلانٹٕس کَران سُہ چھُ بواٹنی کران چیٚوٗز پتہٕ ییٚلہِ سُہ بواٹنی مَنٛز چھُ پران بواٹنی مَنٛز پٕلانٹسَن کیٛاہ چھِ أسۍ دِوان پٕلانٹسَن مَنٛز روٗٹ سِسٹم ٲں کٔمس مَنٛز کیٛتھ روٗٹ سِسٹم چھُ آسان کٔمس مَنٛز چھُ ریڈِکٕل روٗٹ سِسٹم آسان کٔمس مَنٛز چھُ ایڈونٹِشَس روٗٹ سِسٹم آسان کٔمس مَنٛز چھُ فایبرس روٗٹ سِسٹم آسان تہٕ سُہ چھو تُہۍ اصٕل پٲٹھۍ پَران تہٕ پَتہٕ چھُ سُہ پَننیٚن گَھرکیٚن تہِ ونان دپان چھُکھ یتھ آز ہَسا دِمو سٲنِس باغَس یہِ دوا تہٕ پَتہٕ چھِ تٔمس ونان دپان چھِس ژٕ کیٛاز سُہ چھُکھ دپان مےٚ چھُ مےٚ ہَسا چھُ پوٚرمُت کہِ یہِ اگر أسۍ یہِ اکھ دوا دِمو ییٚمہِ سۭتۍ حظ نیریٚن ژوٗنٛٹھۍ اصٕل ییٚمہِ سۭتۍ ہَسا دِۍ سٲنۍ ژوٗنٛٹھۍ دِیَن شاین تِمن روزِ واریاہ زیادٕ شیپ اصٕل کانٛہہ چھُ ٲں کانٛہہ چھُ آرٹسَس مَنٛز ٲں پولٹِکَل ساینَس زیادٕ لایک کران تِکیٛاز سُہ چھُ دَپان بہٕ چھُس یَژھان گارمنٹَس متعلق جانُن زانُن یم تہِ گورمیٚنٛٹ پالسیٖز چھِ ٲں یم تہِ گورمیٚنٛٹ پالِسیٖز سُہ چھُ یَژھان تمو مَنٛز زانُن کہِ گورمنٹَس ٲں گورمنٹَس مَنٛز ٲں لاز کیٛاہ چھُ گورمیٚنٛٹ لاز کیٛاہ چھُ سُہ چھُ ہیٚکان تتھ مَنٛز زانُن کانٛہہ چھُ جیوگرٛافی لَو کان سُہ چھُ دپان بہٕ چھُس أرتھَس متعلق یَژھان زانُن سُہ چھُ جیوگرٛافی ایز اےٚ چیٛوٗز کران سُہ چھُ دپان بہٕ چھُس أرتھَس متعلق دپان أرتھ کیٛاہ چھِ أرتھَس متعلق ٲں مطلب ٲں أرتھٕچۍ أرتھَس کٕم لیَر چھِ تہٕ سُہ چھُ جیوگرٛافی چیٛوٗز کران کانٛہہ چھُ آرٹسَس مَنٛز سوشالجی چیٛوٗز کران اَمہِ موٗجوب تِکیٛازِ سُہ چھُ دپان بہٕ چھُس یَژھان پَننِس سماجَس متعلق زانُن پَننہِ سوسایٹی متعلق زانُن سانہِ سوسایٹی مَنٛز یُس غلط چھُ گَژھان بہٕ کٕتھ کٕنۍ ہیٚکہٕ سُہ کنٹرٛول کٔرِتھ بہٕ کٕتھ کٕنۍ ہیٚکہٕ سُہ رُکٲیِتھ یِتھٔے کٕنۍ چھِ واریاہ زیادٕ ایٚجوکیشنل سپاٹٕس چھِ ایٚجوکیشنل انسچیٛوشَنٕز چھِ سٲنِس اَننت ناگ ڈِسٹِرٛکَس مَنٛز پرٛیٚزَنٹہٕ تہٕ کانٛہہ چھُ میٛوزِکَس زیادٕ لَو کران اس لیے تِکیٛاز سُہ چھُ دپان بہٕ چھُس تٔمس چھِ واریاہ زیادٕ رٕژ آواز آسان سُہ چھُ میٛوزِک کران ایز اےٚ چیٚوٗز اَمہِ موٗجوب سُہ چھُ دپان بہٕ گوٚژھُس میٛوزکَس مَنزٕے زیادٕ برٛونٛٹھ پَکُن کانٛہہ چھُ ڈانسَس کران زیادٕ لَو اَمہِ موٗجوب تِکیٛازِ تٔمس چھُ ڈانسَس مَنٛز آسان گۄڈٕنیٚتھ لۄکچار پٮ۪ٹھے آسان سُہ ڈانسَس زیادٕ ٲں لَو کران تہٕ سُہ چھُ ڈانسٕے کران ایز اےٚ چیٛوٗز